اگر أسۍ پَنٕنہِ ڈِسٹرک اَننت ناگٕچۍ کَتھ کَرو سٲنِس ڈِسٹِرٛکَس منٛز چھِ واریاہَن قٕسمَن ہٕنٛز سپوٹٕس ایٚکٹِوِٹیٖز گژھان واریاہَن قٕسمَن ہٕنٛز گیمہٕ یِوان گِنٛدنہٕ یَتھ منٛز فُٹ بال کرکٹ ہاپ سکاچ تہٕ الگ الگ فیسٹِول تہِ چھِ یِوان مَناونہٕ تہٕ یِم یوٗتھ یُس زَن چھِ یِم جَوان چھِ تِم چھِ یِمَن منٛز اَصٕل پٲٹھۍ حِصہٕ نِوان تِم چھِ فُٹ بال تہِ گِنٛدان تِم چھِ کِرکَٹ تہِ گِنٛدان تِم چھِ ہاکی تہِ گِنٛدان تِم چھِ ہاٹٕس ہاٹ سکاچ تہِ گِنٛدان پرٛؠتھ کُنہِ قٕسمٕچۍ گیم چھِ تِم گِنٛدان تِم چھِ حِصہٕ نِوان اَتھ منٛز تہٕ تِہنٛز یہِ ایٚکٹِو پاٹِسِپیشَن چھِ دِلَس خۄش کران تہٕ اَمہِ سۭتۍ چھُ اِنسان صحت منٛد تہِ روزان تہٕ یِم ایٚکٹِوِٹیٖز چھِ واریاہَن لُکَن ہٕنٛدؠن واریاہَن لُکَن یِکہٕ وَٹہٕ تہِ اَنَان اَتھ منٛز چھِ اَکھ یوٗنِٹی ہِش کِرٛیٹ گژھان اَتھ منٛز چھِ لیٖڈَر شِپ اَکھ اِنسان ہؠکان وٕچھِتھ أکِس اِنسانَس منٛز تہٕ کٔمنِٹی منٛز چھِ یہِ اَصٕل رول اَدا کَران تہٕ یِم ڈِفرَنٛٹ سُپوٹٕس چھِ مَدد کران اَسہِ واریاہَن چیٖزَن منٛز تہِ